کووِڈَس منٛز اَگر أسۍ وٕچھو یِم بَچہٕ ٲسۍ تِم ٲسۍ نہٕ ہٮ۪کان سکوٗل گٔژھِتھ کیٚنٛہہ تہٕ تَمہِ لِحاظہٕ کِنۍ یُس تٕہٕنٛز پَڑٲے ٲس تَتھ آے واریاہ مُشکلات دَرپیش تہٕ مگر اَگر أسۍ وٕچھو فون یُس چھُ تَمۍ گٔے تِمَن واریاہ مَدتھ تِمو ہیوٚک آن لایِن گَرِ أنٛدرٕ کَنۍ پٔرِتھ مگر اَتھ اَگرَے وٕچھو یِم فٲیدٕ تہِ چھِ ٲسۍ اَتھ اِنسان اوس ہٮ۪کان أنٛدرٕ کَنۍ بِہِتھ سٲرٕے پَڑٲے پَنٕنۍ کٔرِتھ مگر یِم ڈِس اٮ۪ڈوٮ۪نٛٹیجِز تہِ چھِ یِم اَسہِ مُشکِلات تہِ گٔے اِنسان اوس اٮ۪ڈِکٹ گژھان فونَس کُن اِنسانَس ٲس أچھَن تہِ پرٛابلِم گژھان تہٕ یا باقٕے چیٖزَن کُن تہِ اوس اِنسان لَگان